فِشِنٛگ کَرنہٕ خٲطرٕ یِم ٹیٚکنیٖکس یا یِم ٹیکٹِکس چھِ اَسہِ یِم بہٕ یوٗز چھُس کَران چھُ اکھ اتھ مَنٛز یِوان فِشِنٛگ راڈ یِتھٕ کٔنۍ تۄہہِ آسوٕ وُچھمُت یُس یہِ فِشِنٛگ راڈس چھِ آسان باقیَن فِشِنٛگ چھِ کَران یُس ڈِسکَوری پیٚٹھ یا ایٚنِمٕل پلیٚنٹَس پیٚٹھ یُس چھُ رِوَر مونسٹَر تٔمِس آسوٕ تۄہہِ وُچھمٕژ سُہ چھُ سُہ تہِ چھُ فِشِنٛگ راڈ سۭتۍ سُہ فِشِنٛگ کَران تِمہٕ گاڈٕ واڈٕ رَٹان تمہِ بَغٲر چھُ مَزیٖد گامَن مَنٛز سانیٚن آسان یِاِتھٕ کٔنۍ چھِ لوٗر اکھ آسان لوٗر اکھ اَنان تَتھ تہٕ چھِ گَنٛڈان تِم کیٚمۍ ژھانٛڈان کَنن تَل تِم کیٚمۍ تِم مَن تِم کیٚمۍ ژھانٛڈان تَتھ چھِ وَنان بَسلاے ییٚمہِ سۭتۍ أسۍ تِم گاڈٕ واڈٕ باقٕے چیٖز گُرَن وُرَن چھِ رَٹان تہٕ تِم چیٖز چھِ تِتھٕے کٔنۍ گۄڈٕ چھِ أسۍ سُہ لوٗر ژھانٛڈان تمہِ پَتہٕ چھِ تِم کٔیٚمۍ ژھانٛڈان پَتہٕ تِمَن تِمن دَگان کَنیٚن پیٚٹھ تہٕ پَتہٕ لاگان ہُتھ لورِ یتھ أسۍ پَتہٕ تَیار کٔرِتھ چھِ بِسلٲے بنان تہٕ دۅہے نہ پَننِس یتھ رِوَر یُس چھُ آسان اَسہِ یہِ نالہٕ چھُ تَتھ مَنٛز چھُس بہٕ دۅہے گَنٹہٕ گَنٛٹہٕ اکھ اکھ زٕ زٕ گَنٹہٕ دِوان تہٕ یتھٕے کٔنۍ چھُ مَزٕ چھُ یِوان